وعلیکُم اسلام اَہَن حظ آ أسۍ چھِ ڈاکٹَر صٲب اَتھ حظ کھیٚزیٚو تُہۍ پیرٮسٹٕمال اَگر نہٕ حظ فرق گٔے تیٚلہِ یی زِ میٛٲنِس کِلنِکَس پٮ۪ٹھ بہٕ دِمو تۄہہِ تٔتی نظر اَدٕ حظ اَدٕ حظ